وعلیکم السلام اہن حظ ٹھیٖک تُہۍ چھُوا ٹھیٖک ییٚکہِ حظ بِہتھ تُہۍ چھُو حظ ٹھیٖک بے گرِ چھُوا سٲری ٹھیٖک شُکرُ خۄدایَس کُن أ اہن حظ اۭں اچھ اچھا وۄنۍ چھا بیٚیہِ کینہہ اچھا آزا اَدٕ کینہہ چھُنہٕ پرواے ؤنِو تُہۍ کیٛاہ چھُو تۄہہ اَسہِ چھِ واریاہ کالٹی وۄنۍ وَنو بہٕ تۄہہِ اَکھ چھِ سٕکَے بیٚیہِ چھِ پولِش چِکَن بیٚیہِ چھِ اَصٕل چِکن بوزان چھُو حظ بیٚیہِ چھُ کَڑتھ ناتھ اَتھ چھِ آسان مطلب کَلر بٕلیک مطلب کرٛہُن کَلر آز حظ چھِ آسان کرٛہُن کَلَر بیٚیہِ یُس یِم ٹھوٗل چھِ یِم ٹھوٗل چھِنا آسان تِم تہِ چھِ آسان بٕلیکٕے اَتھ چھِ آسان مطلب اَصٕل مطلب اَتھ منٛز چھِ آسان سٕپیشل بٕلڈ پرٛٮ۪شَر تہِ چھِ کولِسٹرٛولَر تہِ فیٹی لِوَر تہِ چھِ بیٚیہِ تہِ چھِ بیٚیہِ اۭں اۭں بیٚیہِ بیٚیہِ تہِ چھِ نا بیٚیہِ زٕ بیٚیہِ چھُ کٲشِر برٛیٖڈ تہٕ بیٚیہِ چھُ بایلَر اۭں اۭں اَدٕ کینٛہہ چھُنہ پرواے تۄہہ کۭتِس چھُو نیُن اچھا حظ پٕنٛژٕہ اتھ چھِ گژھان ریٹ ترٛےٚ ہَتھ رۄپیہِ کِلوٗ اۭں

بیٚیہِ چھِ اۭں ؤنِو حظ تُہۍ اچھا وۄںۍ چھس کَرٕنۍ ریٹ کم اَدٕ یہِ تُہۍ خۄش گژھِوٕ تۄہہ کُس تۄہہِ کیٛاہ گژھِوٕ تۄہہِ گژھِوٕ ہوم ڈِلؤری کِنہٕ یِہوٚے اۭں اَدٕ کینٛہہ چھُنہٕ پرواے ہوم ڈِلؤری یی کَرو اَدٕ کینٛہہ چھُنہٕ پرواے حظ تیٚلہِ تُہۍ کال اَچھا تُلِو بِہِو رۄبس